ہیٚلو اَلسَلامُ علیکُم تُہۍ اَہن حظ ٹھیٖک حظ تُہۍ چھُو حظ ٹھیٖک اَہن حظ ٹھیٖک تُہۍ چھُو حظ گھرِ سٲری ٹھیٖک تُہۍ چھُو حظ ٲں نِگہت گیٚوَن واجِنۍ آ بہٕ حظ ٲسٕز مےٚ حظ اوس اسہِ اوس اوترٕ ماستٕر بیٚنہِ خاندَر یہِ بہٕ گٔیَس نہٕ تور کہیٖنۍ پَتہٕ گٔیَس بہٕ خاندرٕکۍ دۄہ دعوتَس تور ٲں سۄ حظ چھِ ییٚتی بنٛڈٕپورچی آ آ سۄ چھِ ییٚتچی آ آ آ سۄ حظ چھِ مےٚ ماستٕر بیٚنہِ سۄ سۄ حظ چھِ مےٚ ماستٕر آ آ مگر بہٕ ٲسٕس نہٕ تَتہِ مٲنزرٲژ پٮ۪ٹھ کہیٖنۍ آ تۄہہِ حظ اوسُو تَتہِ اصٕل گیومُت مَگر بہٕ ٲسٕس نہٕ بہٕ آیَس پَتہٕ خاندرٕکۍ دۄہ تور پَتہٕ یہِ وُچھ نہ حظ مےٚ تِم ویٖڈیو ہٲے مےٚ تٔمۍ ماسترۍ بیٚنہِ چٲنۍ تِم ویٖڈیو مےٚ حظ گوٚو واریاہ خۄش مَگر تۄہہِ حظ اوسوٕ واریاہ اصٕل گیومُت مےٚ حظ گوٚو واریاہ خۄش سُہ ہے اسہِ حظ چھُ ٲں پَگاہ بیٚنہِ خاندر آتھوار ژٕندٕر وار ہےٚ تَوے حظ کَریو مےٚ تۄہہِ فوٗن تُہۍ ہیٚکوا حظ تَمہِ ڈیٹہٕ یِتھ

تٔمس حظ اوس ٲں تٔمس حظ اوس چیوٗن نمبر ڈِلیٖٹ گوٚمُت پَتہٕ ژھونٛڈ تٔمۍ اوس تٔمس ویٚسہِ اَتھہِ یہِ نمبر پَتہٕ ژھونٛڈ اسہِ پَتہٕ دیُت اسہِ تٔمی نمبر اسہِ حظ چھُ تیوٗتاہ بوٚڑ حظ چھُنہٕ تہٕ اصٕل چھُ آ تِمُو حظ ووٚنُکھ مےٚ حظ تِمُو حظ ووٚنُکھ دوٚپُکھ سُہ اوس واریاہ اصٕل ٲں تُہۍ ہیٚکوا حظ وۄنۍ یِتھ شُراہ ساس یہِ حظ چھُ واریاہ زیادٕ گژھان اَہن حظ تِم چھِ تہنٛزِچھے ژےٚ ژٕ حظ چھےٚ تہنٛز پَے تٕم چھِ سٲنہِ نِش اصٕل أسۍ چھِ تَمہِ نِش ؤستھٕے پہمَتھ وۄںۍ کوتہ حظ

وۄنۍ گژھہِ نہ حظ کَم اَتھ کہیٖنۍ ٹھیٖک سُہ کیاہ حظ گوٚو پَتہٕ رۄپیہِ ساس رۄپیَس زٕ ساس کر حظ کَم تہٕ یہِ رۄپیَِس زٕ ساس کر حظ کَم تہٕ یہِ اَدٕ حظ ٹھیٖک بہٕ کرے نہ حظ تَمہِ دۄہ پَتہٕ فوٗن نَتہٕ حظ کٔرزِ اورے فوٗن اَدٕ حظ بیٚہو حظ رۄبَس حَوالہٕ اَدٕ حظ اَدٕ حظ وعلیکُم السَلام